کٔشیٖرِ منٛز چھُ یہِ واریاہ اَکھ مشہوٗر کَلچَر یہِ ڈرٮ۪س لَگاونُک پرٮ۪کٹِس کَرنُک پھٮ۪رن چھُ لَگاوان یہِ تِلہٕ دار پھٮ۪رن چھِ لَگاوان قۄراب دار پھٮ۪رن چھِ لَگاوان پَتہٕ چھِ فوٹوٗ شوٗٹ کَران پرٮ۪کٹِس چھِ کَران روٚف چھِ کَران اَصٕل پٲٹھٮ۪ن یہِ عیٖد چھِ آسان عیٖد دۄہ چھِ روٚف کَران أسۍ صُبحک ٹایمہٕ بیٚیہِ چھِ أسۍ نَے آرام سان بیٚیہِ چھُ ییٚتہِ اَکھ چیٖز ییٚتہِ چھِ سَماوار چاے واریاہ فیٚم مشہوٗر سَماوار چھِ آیَن سُہ چھِ اَز اَز ہَر کُنہِ جایہِ تھٲومٕژ یِمو یہِ ہَر کُنہِ جایہِ سُہ چھِ سۄ چھِ وُنکٮ۪ن ہَر کُنہِ جایہِ دِوان سَماوار چاے چھےٚ تیٖژاہ فیٚم مشہوٗر گٔمٕتٮ۪ن تِم چھِ وُنکٮ۪ن أسۍ ہر کُنہِ جایہِ دِوان آ بہٕ وَنہو تۄہہِ یِتھٕ پٲٹھٮ۪ن اگر أسۍ دۄدٕ پَتھٕر کھَسو تَتہِ چھِ اَز سَماوار چاے دِوان سُہ چھُ اَز واریاہ واریاہ واریاہ مشہوٗر یہِ چیٖز مَکایے ژوٚٹ چھِ کَران سَماوار چاے چھِ چٮ۪وان واریاہ خۄش چھُ کَران گژھُن گَرِکٮ۪ن سۭتۍ چھُ پِکنِک گَژھان تِم چیٖز چھِنہٕ أسۍ مِس کَران کِہیٖنٛۍ سَماوار چاے یا لایِک فوٹوٗ شوٗٹ چھُ تَیار گژھان پھٮ۪رن چھِ لاگان اَسہِ چھُ پَنُن کَلچَر ییٚتہِ کٔشیٖرِ منٛز واریاہ یہِ اَصٕل اَکھ چیٖز یِم واریاہ سٲری چھِ شوقیٖن تَمہِ چیٖزٕکٮ۪ن پھٮ۪رنَس منٛز چھِ فوٹوٗ تُلان یِم جُولری چھِ لاگان تَمِچہِ یہِ نوٚٹ چھِ تھاوان کَلَن پٮ۪ٹھَن شوٗٹِنٛگ چھِ آسان کَران بیٚیہِ روٚف چھِ کَران سٲری پَن پانہٕ ؤنۍ گَژھو أسۍنٕے بیٚنہِ بٲے گَژھو سٲری لاگان چھُ پھٮ۪رن فوٹوٗ چھِ تُلان تَمہِ کِنۍ روٚف چھِ کَران أکِس بیٚیِس سۭتٮ۪ن بیٚیہِ چھِ تتھ کُنہِ تہِ جایہِ گژھو پِکنِک سَماوار چھِ اَز چھِنہٕ أسۍ مِس کَران کِہیٖنٛۍ سُہ چھُ سون کَلچَر سُہ چھُ واریاہ مشہوٗر کٔشیٖرِ منٛز تِم اگر کانٛہہ تہِ یِیہِ یور ییٚتہِ چھُنہٕ سُہ چیٖز مِس کَران کٕہٕنٛۍ ییٚتہِ چھُ سُہ چیٖز آ یہِ سماوار چاے چٮ۪وان أتی چھُ باسان نسا اَسہِ ہا وَنو أسۍ ہَسا مانو کانٛہہ پِکنِک أسۍ ہَسا گٔے کُنہِ جایَن بیٚیہِ چھِنہٕ أسۍ یہِ پھٮ۪رَنُک چھُ ییٚتہِ واریاہ واریاہ واریاہ مشہوٗر یہِ چیٖز ییٚتہِ چھِ لۅکٕٹۍ بٔڈۍ چھِ ییٚتہِ پھٮ۪رَن لاگان تَتھ منٛز فوٹوٗ تُلان تِم چیٖز اَصٕل پٲٹھۍ کَران پَتہٕ تَمِچ فوٹوٗ کاپی کَڈان خۄش چھُ گژھان پَتہٕ چھُ سُہ چیٖز گَرِ تھاوان ییٚلہِ سُہ وُچھان چھُ اِنسانَس چھُ واریاہ واریاہ فیٖل اَصٕل فیٖل یِوان کہِ اَسہِ چھِ یہِ أسۍ چھِ أسۍ چھِ باسان کٔشیٖرِ ہٕنٛدۍ یِم أسۍ چھِ یہِ پھٮ۪رن لاگان أسۍ چھِ یہِ جیٛوٗلری لاگان واریاہ خۄش چھُ کَران اَز اگر أسۍ وَنو وَلہٕ کیٚنٛہہ چھُنہٕ لگن لۅکٕٹۍ بَچہِ چھِ اَگادِ گژھان زن چھِ تِمَن پے یہِ چھُ یہِ چھُ یہِ چھُ یہِ چھُ واریاہ ضُو یہِ یہِ مشہوٗر یہِ چیٖز تِم چھِ وَنان اَگادِ گژھان اَسہِ لٲگِو سا ہُو اَسہِ لٲگِو سا یہِ أسۍ تُلو اَتھ منٛز فوٹوٗ اَسہِ گَژھِ ہُتھ منٛز آسُن فوٹوٗ یَتھ منٛز آسُن فوٹوٗ اَز چھُنہٕ مانان بَچہِ تہِ کِہیٖنٛۍ نہٕ بیٚیہِ چھُ اَسہِ پانہٕ کَران واریاہ خۄش کیٛازِ یہِ چھُ أسۍ پَنُن کَلچَر کٔشیٖرِ ہُنٛد أسۍ چھِ ہٮ۪کو نہٕ یہِ مِس یہِ چیٖز کٔرِتھ کِہیٖنۍ نہٕ ییٚتہِ تہِ أسۍ آسو أسۍ کُنہِ وُنہِ شامَن أسۍ چھِ سَماوار چاے چٮ۪وان اَسہِ چھُ واریاہ چی اَتھ چھُ واریاہ پَسنٛد یہِ سَماوار چاے تہٕ اَتھ تہِ چھُ واریاہ ٹیٚسٹہٕ آسان اَصٕل یِمَن چیٖز بیٚیہِ چھِ اَسہِ کُنہِ تہِ جایہِ اَسہِ کیٚنٛہہ زَنہٕ اِوٮ۪نٛٹ کانٛہہ أسۍ چھِ تَتہِ رول کَران اَسہِ تَتہِ آسان روٚف کَرُن تَتٮ۪تھ یِم نیٚبرِم چھِ گژھان واریاہ خۄش سون روٚف وُچھِتھ تِم چھِ اَمِکۍ بَڈٕ شوقیٖن آسان یہِ کٔشیٖرِ منٛز چھُ یہِ فیٚمَس اَکھ چیٖز یہِ روٚف کَرنُک روٚف چھِ کَران أسٮ۪ن ڈرٛاما چھِ بَناوان ہُم یِم چیٖز چھِ کَران مگر کیٛاہ پھٮ۪رن لٲگِتھ قۄراب دار پھٮ۪رن لٲگِتھ تِلہٕ دار پھٮ۪رن لٔگِ جیٛوٗلری لٲگِتھ یہِ چیٖز چھُ واریاہ واریاہ کٔشیٖرِ منٛز سانہِ اکھ واریاہ واریاہ مشہوٗر یہِ چیٖز کٔشیٖرِ منٛزَ